السلامُ علیکُم وَرحمتہ اللہ وَبَرَکاتُہ اۭں مےٚ کٔر امہِ موجوٗب کال حظ مےٚ اوس وُچھُن یُس تُہنٛد ریٚسٹَورَنٛٹ چھُ اَسہِ اوس پگاہ پانٛژِ شیٚیہِ دُہٕۍ آلموسٹ أسۍ وَنَو بیٚکہِ ژِنٛدٕر وار یۄس چھِ تمہِ دۄہ ٲسۍ مےٚ سیٚنۍ پانٛژھ شیٚے بکار کَباب رِستہٕ یکھٕنۍ گۄشتاب أسۍ مےٚ ضرورت جناب تُہۍ ؤنو مےٚ یۄس بیاکھ ژنٛدٕر وار یِیہِ تُہنٛد ریٚسٹَورَنٛٹ آسیا ییٚلہٕ کِنہٕ بَنٛد بیٚیہِ یۄس سٲنۍ لوکیشَن چھِ سۄ چھا تانٛترے پوٗرا ماگام ییٚمِچ پِن کوڑ چھِ وَن نین تھری فور زیرو وَن ڈِسٹرک چھِ اَتھ یِوان بارہمولہ ؤنو حظ آ تُہۍ چھُوا کران یتھ لوکیشنہِ پٮ۪ٹھٕ آرڈَر ڈیٚلِوَر اگر تُہۍ کران چھُو یتھ لوکیشنہِ پٮ۪ٹھٕ پَنٕنۍ آرڈٲرٕس یِم آرڈٲرٕس اَسہِ دِتۍ اگر تُہۍ کران چھُو تِم ڈیٚلِوَر تہٕ یِم مےٚ آرڈٲرٕس ؤنۍ جیسے کہِ رِستہٕ وون مےٚ گۄشتاب وون مےٚ یکھٕنۍ وون مےٚ کباب وون مےٚ یِم پانٛژھ آیٹَم یِم چھِ تۄہہِ نِش چھا یِم ایٚولِیبٕل آسان بیٚیہِ یِمَن ہٕنٛز جیسے کہِ یُس گۄشتاب چھِ تمِچ ریٹ کیٛاہ چھِ کبابٕچ ریٹ یکھنہِ ہٕنٛز ریٹ یِمَن ہٕنٛز ریٹ یۄس چھِ سۄ گژھِ اصٕل آسٕنۍ باقیَو ریٚسٹَورنٛٹَو نِش بیٚیہِ گژھِ کالٹی یۄس یِمَن منٛز کالٹی چھِ آسان سۄ گژھِ اصٕل آسٕنۍ دۄیِم چیٖز یۄس سٲنۍ لوکیشَن چھِ ولیج تانٛترے پورا تۄہہِ چھُوا یور ڈیلوَر کران کِنہٕ نہٕ اگر تُہۍ ڈیٚلِوَر چھُو کران تہٕ یُس مےٚ تۄہہِ دۄہ وون یُس دۄہ اسہِ مُقرر چھُ کوٚرمُت یۄس یِنہٕ واجٮ۪ن ژنٛدٕر وار چھِ تمہِ دۄہ ؤنو تُہۍ مےٚ تُہنٛد ریٚسٹورنٛٹ یُس چھُ سُہ آسیا ییٚلہٕ کِنہٕ بنٛد اگر سُہ ییٚلہٕ آسہِ تیٚلہِ چھُ تُہۍ لیٚکھِو تیٚلہِ سٲنۍ آرڈٲرٕس یِم مےٚ آرڈٲرٕس دِتۍ یُس مےٚ آرڈَر دیُت سُہ لیٚکھِو تُہۍ تیٚلہِ تِم آرڈٲرٕس چھِ یکھٕنۍ گۄشتہٕ گۄشتاب کباب رِستہٕ تہٕ یکھٕنۍ تِم آرڈٲرٕس یِم مےٚ دِتۍ یِم لیٚکھِو تُہۍ یِم کٔرِو تُہۍ نوٹ حظ بیٚیہِ ؤنو تُہۍ مےٚ أہنٛز پرایِس یۄس أہنٛز پرایِس چھِ سۄ ؤنو تُہۍ مےٚ تہٕ یہِ پرایِس ؤنو تُہۍ مےٚ تہٕ تمہِ پَتہٕ کٔرِو تُہۍ تیٚلہِ اسہِ سۭتۍ حساب أسۍ کَرَو کلیر مگر یۄس ینہٕ واجٮ۪ن ژنٛدٕر وار چھِ تمہِ دۄہ گژھَن اِمہٕ ضُروٗری آسٕنۍ تُہنٛد ریٚسٹورنٛٹ یُس چھُ سُہ گژھِ ضروٗری ڈیٚلِوَر کَرُن یِم آرڈٲرٕس اسہِ نِش تہٕ بیٚیہِ یمہٕ بیٚیہِ سُہ تمہِ دۄہ صُبحٲے آلموسٹ ٲٹھ بَجے ٲٹھ بَجے پنٛداہ مِنٛٹ گژھَن یِم آرڈٲرٕس اَسہِ نِش واتٕنۍ تِکیٛازِ سٲنۍ یِم مہمان چھِ تِم ہیٚکَن نہٕ تمہِ پَتہٕ زیادَس کالَس ویٹ کٔرِتھ کِہیٖنۍ تِمَن ٹایمِنٛگ یۄس چھِ تِہنٛد ٹایِمنٛگ تِمَن چھِ یُن دہ بَجے حظ گوٚو ٲٹھ پَنٛداہ صادٕ ٲٹھ گَژھِو تُہۍ آسٕنۍ سانہِ لوکیشنہِ پٮ۪ٹھٕ بہٕ چھُس بیٚیہِ اَکہِ لَٹہِ وَنان سٲنۍ لوکیشَن یۄس چھِ سۄ چھِ تانٛترے پورا ماگام وَن نیِن تھری فور زیٖرَو وَن ڈِسٹرک بارہمولہٕ تہٕ امہ دۄہ گژھِ صُبحٲے ٲٹھ پَنٛداہَس پٮ۪ٹھ یِم چیٖز یِم مےٚ تۄہہِ ؤنو تِم گَژھَن آسٕنۍ سانہِ لوکیشنہِ پٮ۪ٹھٕ ایٚولیبٕل اگر تُہنٛدِ ذٔریعہٕ یہِ ہیٚکہِ گٔژھِتھ پاسِبُل تہٕ تُہۍ ؤنو اَسہِ تہٕ أسۍ کَرَو یِم چیٖز اَسہِ چھنہٕ تیٚلہِ بیٚکِس جایہِ ژھانٛڑنٕکۍ ضرورت یِم چیٖز کِہیٖنۍ حظ تہٕ مگر وۄنۍ ییٚمہِ دۄہ تُہۍ یہِ ڈِیلِوَر کٔرِو یِم گژھَن واریاہ اصٕل وُشِنۍ تہٕ صاف بیٚیہِ گژھِ یِہنٛز کالٹی یۄس چھِ سۄ گژھی واریاہ آصٕل آسٕنۍ یِہنٛز کالٹی تاکہِ یِم اَسہِ مہمان چھِ تِمَن تہِ یِنۍ پٮسنٛد تہٕ بیٚیہِ ییٚمہِ ساتہٕ اَسہِ پَتہٕ ضروٗرَت آسہِ یہٕنٛز ییٚمہِ ساتہٕ یہٕنٛز ضروٗرَت جیسے کہِ بیٚیہِ آسہِ اسہِ کُنہِ ساتہٕ ضروٗرَت امِچ سِنِچ أسۍ آسَو تمہِ ساتہٕ تۄہے کنٹیکٹ کران بیٚیہِ یۄس امِچ ریٖٹ ریٹ آسہِ پرایِس یُس چھِ آسان یۄس یِمَن چیٖزَن ہٕنٛز پرایِس چھِ سۄ گٔژھِ آسٕنۍ باقیو ریٚسٹَورَنٛٹَو نِشہِ واریاہ اَصٕل تاکہِ ییٚمہِ ساتہٕ تہِ اسہِ کیٚنٛہہ چیٖزَن ہٕنٛز ضروٗرَت پیٚیہِ تمہِ ساتہٕ کَرَو أسۍ تۄہے نِش آرڈَر بیٚیہِ یُس تۄہہِ ڈیٚلِؤری باے ییٚمہِ سٕنٛدۍ تھرو تُہۍ سوٗزیٚو اسہِ نِش تٔمۍ سُنٛد برتاو تٔمۍ سُنٛد کِردار سُہ گژھِ واریاہ اصٕل آسُن تاکہِ ییٚمہِ ساتہٕ تُہۍ سانہِ گَرِ ترٲیِو سٲنۍ موج یۄس چھےٚ أمِس سۭتۍ گژھِ سُہ اصٕل پٲٹھۍ پیش یُن تہٕ یِم تِمہٕ چیٖز یِم تُہۍ سوٗزیو تِم تہِ گَژھَن اصٕل واتٕنۍ ٹایِمَس پٮ۪ٹھ یُس مےٚ تۄہہِ ٹایِمنٛگ دِژوٕ سۄ ٲس ٲٹھ پنٛداہ ٲٹھ پنٛداہ گٔژھِو تُہۍ ییٚتی آسٕنۍ تہٕ بیٚیہِ یِم یِم چیٖز چھِ یِم گَژھَن وُشنٲیِتھ تہٕ یہٕنٛز کالٹی گژھِ واریاہ زیادٕ اَصٕل آسٕنۍ تاکہِ سٲنۍ مہمان یِم چھِ تِم گَژھَن واریاہ واریاہ زیادٕ خۄش باقٕے چھِ مہربٲنۍ یِہے تُہۍ وٲتزیٚو برابر ٹایِمَس پٮ۪ٹھ حظ ٲٹھ پَنٛداہ